وعلیکُم سلام میم ٹھیٖک چھُو حظ آ اَصٕل پٲٹھۍ تُہۍ چھُو حظ سٲری ٹھیٖک دٔستی حظ بہٕ چھَس ییٚتی اَہَن حظ میم یہِ کَر کٲشِر زبان کَتہِ پٮ۪ٹھ حظ آیہِ بارسَس اَہَن حظ

آ اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک آ اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک ٹھیٖک حظ چھُ بٔلۍ